اگر یہِ سون یوٗنیٖوٲرٕس وٕچھو أسۍ فیسِنیٹ چھِ اِنسان أسۍ چھِ نہ دوٗدھ گںٛگا چھِ أسۍ وَنان اَتھ دوٗدھ گنٛگا مِلکی وے چھِ اَتھ وَنان أسۍ تُہۍ وٕچھِو یِم تارَک چھِ ژٔنٛدٕر تارَک چھِ یا باقٕے یِم پٕلینَٹ چھِ کینٛہہ چھِ تُہۍ وٕچھِو یہِ ٹیلی سکوپ تھرٛوٗ مطلب سٮ۪ٹٲرنَس وٕچھُو تُہۍ رِنٛگہٕ چھُس بہٕ سٮ۪ٹٲرنَس وٕچھان مطلب اِنسان چھِ فیسِنیٹ گژھان کِتھ کٲٹھۍ چھِ اَتھ یِم رِنٛگہٕ زَن چھِ مطلب اَکھ سوٗپَر نیچرَل پاوَر اَتھ پَکناوان برٛونٛٹھ اَتھ کِتھ کٲٹھۍ چھِ یِم رِنٛگہٕ نَژان أنٛدۍ أنٛدۍ تُہۍ وٕچھُو یِم تارَک کِتھ کٲٹھۍ چھِ چَمکان آسمانَس منٛز سُہ مطلب سُہ نٮ۪گیٹِوِٹی اَکھ یُتھُے تُہۍ نظر ترٛٲیِو شامَس اَتھ بِلیوٗ سِکَے اَسمانَس کُن تُہۍ وٕچھِو پنٛنہِ گٮ۪لٮ۪کسی منٛز کۭتیٛاہ تارَک چھِ مطلب کۭتیٛاہ دوٗر چھِ بیٚیہِ یِم کِتھ کٲٹھۍ چھِ اَسہِ یِہِنٛز لایٹ یِوان یا أسۍ چھِ یِوان وٕچھنہٕ نارٕتھ پول یا شاینِنٛگ سِٹار چھِ تُہۍ ترٛٲیِو تَتھ نظر ساروی کھۄتہٕ شایِن چھِ سُہ آسان کَران سُہ ساروی کھۄتہٕ لایٹ چھِ آسان سُہ دِوان مطلب یا گۄڈٕ ٲسۍ پرٛٲنِس زمانَس منٛز ٲسۍ ڈٮ۪رٮ۪کشَن اَمہِ سۭتۍ وٕچھان ٲسۍ أتھۍ پَتہٕ پَتہٕ پَکان تہٕ ڈٮ۪رٮ۪کشَن ٲسۍ لَبان یہِ چھِ فیسِنیٹِنٛگ مطلب روم روم چھِ اِنسان چھِ کوٗتاہ سونٛچہِ اِنسان پریشان چھِ گژھان یہِ چھِ بِیانٛڈ بِیانٛڈ اَوَر ریٖچ وٕنہِ تہِ ووت نہٕ ساینَس اور کینٛہہ کہِ ہیٚکہِ سوٗنٛچِتھ اَمیُک مطلب چھِ اَکُے کہِ اَکھ سوٗپَر نیچرَل پاوَر چھِ ضٔروٗری یُس یَتھ یوٗنیٖوٲرسَس یَتھ کایناتَس چھِ پَکناوان اینٛڈ اِٹ اِز نو اَدَر دٮ۪ن اللہ سُبحانہ وَتعلیٰ